السلامُ علیکُم مےٚ حظ کَریٚو آز تُہنٛدِ ویٚبسایٹہِ پٮ۪ٹھِ چَپٕلۍ آرڈَر یُس میٚون سیٚکَنٛڈ پروڈکٹ اوس یُس میٚون دوٚیِم چیٖز اوس گۄڈٕنیٚتھ کِریٚو مےٚ اکھ سَپوٹس شوٗز آرڈَر وۄنۍ کَرو مےٚ آز اکھ چَپٕلۍ آرڈَر یُس سَپوٹس شوٗز اوس سُہ اوس واریاہ زیادٕ اصٕل مگر یُس مےٚ آز یہِ چَپٕلۍ کٔڑ آرڈَر ییٚلہِ مےٚ امیُک فوٹوگراف وُچھ ویٚبسایٹہِ پٮ۪ٹھ تَتھ مَنٛز اوس ہاوان یہِ امِچ واریاہ اصٕل یتھ مَنٛز اوس یہِ ہاوان زِ اَتھ چھِ کالٹی واریاہ زیادٕ اصٕل بیٚیہِ چھِ اصٕل میٹیٖریَلٕچ میٹیٖریَلٕچ بَنیمٕژ بیٚیہِ ٲسۍ اتھ پرایس تہِ ہاوان کَم مگر ییٚلہِ مےٚ یہِ آرڈَر ووت اَتہِ وٕچھ مےٚ زِ یۄس یہِ چَپٕلۍ چھِ یہِ چھِ واریاہ یہِ چھِ واریاہ ؤسِتھ کالٹی ہِنٛز یہِ چھِ واریاہ ؤسِتھ میٹیٖریَلٕچ آمٕژ بَناونہٕ بیٚیہِ چھَنہٕ یہِ تیٚژھٕے بَرابَر کینٛہہ یُتھ تۄہہِ فوٹوگرافَس پٮ۪ٹھ اوسوٕ ہومُت کَلَر تِن چھُنہٕ اتھ سیم کِہیٖنۍ مےٚ بیٚیہِ چھِ اتھ پرایس چھِ سوٚے یۄس اَتھ تمہِ ساتہٕ تۄہہِ ہٲومٕژ ٲسوٕ ڈیٚلِ فری ڈیٚلِؤری تہِ گٔے اتھ مگر امچ کالٹی چھِ واریاہ زیادٕ لو بیٚیہِ چھُنہٕ اتھ کَلَر تِنہٕ سُہ کِہیٖنۍ یُس مےٚ تمہِ ساتہٕ آرڈَر کوٚر یہِ چھِ واریاہ زیادٕ ؤسِتھ کالٹی ہٕنٛز یہِ چَپٕلۍ بیٚیٚہ چھَنہٕ یہِ تمہِ کَمپٔنی ہٕنٛز تہِ نہٕ کِہیٖنۍ یۄس یمہِ کمپٔنی ہٕنٛز مےٚ یہِ تمہِ ساتہٕ وٕچھے فوٹوگرافَس پٮ۪ٹھ ٲسۍ ہاوان یہِ چھِ یمہِ کَمپٔنی ہٕنٛز مےٚ ٲسۍ نہٕ اُمیٖد تُہنٛز ویٚبسایٹہِ پٮ۪ٹھ کینٛہہ زِ تُہۍ کٔرِو یوٗتاہ بوٚڑ فراڈ کٔرِو تُہۍ زِ یُتھ چَپٕلۍ دِیِو تُہۍ اَدلہِ بَدَل وِنکہِ پٮ۪ٹھ ہیٚکہٕ نہٕ بہٕ أزکہِ پٮ۪ٹھ تہنٛد ویٚبسایٹہِ پٮ۪ٹھ کینٛہہ تہِ آرڈَر کٔرِتھ کینٛہہ وۄنۍ وَنہٕ بہٕ پَننٮ۪ن دوستَن فرنڈزَن زِ امہِ ویٚبسایٹہِ پٮ۪ٹھ مَسا ٲسِو آرڈَر کَران کہ کیازکہِ یِم چھِنہٕ بَرابَر سُہ چیٖز واتناوٲنی یُس یِمَن واتناوُن اوس یِم چھِ اَتس فوٹوگرافَس پٮ۪ٹھ ہاوان اکھ چیٖز پَتہٕ چھِ سوزان بَدَل چیٖز یُس واریاہ زیادٕ ؤسِتھ چھُ آسان شُکریہ